فیورِٹ پٕلیسو منٛز چھِ مےٚ یِوان گۄڈنؠتھٕے آگرا بیٚیہِ دہلی بیٚیہِ امرَتسَر دہلی چھِ مےٚ اِسلیے تِکیازِ بہٕ چھَس گٔمٕژ دہلی تَتہِ چھِ واریاہ چیٖز وٕچھنہٕ خٲطرٕ گۄڈنؠتھےٕ گیٚیہِ جَامعہ مَسجِد جَامعہ مَسجِد چھِ تَتہِ واریاہ رٕژ واریاہ خوٗبصوٗرت بَڑٕ مَزٕ چھِ یِوان تَتہِ نؠماز پَرنَس تَمہِ پَتہٕ چھُ اِفٕل ٹاوَر تہِ چھَس بہٕ گٔمٕژ تہٕ سُہ تہِ چھُ بَڑٕ بَڑٕ رُت بَڑٕ واریاہ زیادٕ رُت سُہ چھُ مےٚ واریاہ زیادٕ پَسنٛد تہٕ اِسلیے چھُ مےٚ دہلی پَسنٛد دہلی منٛز چھِ وے لوٹَس ٹیمپٕل تہِ سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت واریاہ زیادٕ رُت تہٕ اس لیے چھُ مےٚ دہلی پَسنٛد بیٚیہِ چھِ دہلی منٛز ہِمایوٗ ٹامب تہٕ تور چھَس بہٕ گٔمٕژ تہٕ سُہ تہِ چھُ مےٚ واریاہ زیادٕ پَسنٛد بیٚیہِ چھِ مےٚ پَسنٛد آگرا آگرا چھِ مےٚ اِسلیے کہِ تَتہِ چھُ محل سُہ چھُ بنومُت مَمتاز محلہٕ سٕنٛدِ خٲطرٕ تٔمۍ سٕنٛدِ خاندارَن تاج محل چھُ تَتھ وَنان تاج محل چھُ بنومُت تٔمۍ سٕنٛدِ خانٛدارَن موٚمتاز محل ٲسۍ تمِس زَنان تٔمۍ سٕنٛدِس موٚحبَتَس منٛز ییٚلہِ سۄ مومٕژۍ چھِ تیٚمہِ پَتہٕ چھِ تٔمۍ سہَ تَتہِ دَفَن کٔرمٕژ پَتہٕ چھَن تَتے وٕڈرٲمٕژ تٔمۍ سٕنٛدِ خٲطرٕ چھُ سُہ اکھ مَقبر اکھ مگر دُنیا چھُ تور پؠٹھ چھِ دُنیاہِک خلق چھُ تور واتَن تمیُک نظارٕ کَرنہِ کوٗتاہ خوٗبصوٗرت چھِ کۭتیاہ دیوار چھِ تَتھ کۭتیٛاہ گیٹ چھُ تَتھ أکِس أکِس کَنہِ منٛز چھُ اکھ اکھ سورٕ لیکھمو لیٚکھنومُت تٔمۍ وَننہٕ چھِ یِوان کہِ ییٚلہِ کانٛہہ بِلڈِنٛگ چھِ بَناوان تَمہِ خٲطرٕ چھِ آب ترٛاوَان سیٖمَٹھ سیٚکھ ییٚلہِ رَلاوَنۍ چھِ تَتھ چھِ ترٛاوَان آب مگر مےٚ چھُ بوٗزمُت کہِ تَتھ چھِ ترٛٲومٕتۍ ٹھوٗل تیوٗتاہ موٚحبت چھُ اوسمُت موٚمتاز محلَس پَنُن خاندار کَران واریاہ زیادٕ خوٗبصوٗرت جگہ چھِ سۄ واریاہ زیادٕ خوٗبصوٗرت جگہ مےٚ چھِ سۄ واریاہ زیادٕ ساروی کھۄتہٕ زیادٕ پَسنٛد چھِ مےٚ آگرا یِوان تہٕ کوٗتاہ مَزٕ چھُ تَتہِ یِوان تَمہِ پَتہٕ چھِ مےٚ امرَتسَر پَسنٛد اَمرتسَر چھُ مےٚ اِسلیے پَسنٛد تِکیازِ تَتہِ چھُ جٔلیاں والا باغ چھُ تَتہِ تَتۍ نَس تہِ آو مےٚ واریاہ زیادٕ ساروی کھۄتہٕ چھُ تَتہِ باڈَر اَمرَتسَر باڈَر یُس چھُ واگا باڈَر تَتہِ چھُ مےٚ واریاہ زیادٕ مَزٕ یِہ مَزٕ چھُ مےٚ اِسلیے یِوَن تَتہِ کیازِ تَتؠن چھِ پاکِستانٕکۍ تہِ آسان ہِندوستانٕکۍ تہِ آسان تَتؠن چھُ واریاہ واریاہ زیادٕ مَزٕ اس لیے چھِ مےٚ یِم پَسنٛد یِم پٕلیس